وَعلیکُم السَلام اَلسَلام علیکُم آ بلکل آ بلکل

پاور ما گوٚوُس زیادٕ پاور ما گوٚوُس زیادٕ دُہ وُہ ما ووٚتھُس آ تیٚلہِ تیٚلہِ آسیٚس تیٚلہِ آسہِ شارٹ گوٚمُت مَدر بوڈس تُہۍ کٔرزیٚو اَکھ کٲم تُہی ہیٚکِو صُبحس یِتھ صُبحٲے دُکانس پٮ۪ٹھ ایٚڈرس چھُو تۄہہِ پتہٕے کَتیٚس چھُ آ تُہۍ ییِٖزو دُکانسٕے پٮ۪ٹھ أسۍ دِمو اَتھ تٔتِے نظر کانٛہہ ٹیٚنشن چھُنہٕ نَہ نَہ صُبحس ہیٚکہٕ نہٕ بہٕ فی الحال اوٗر یِتھ کیٚنٛہہ چلو تمہِ باوجود وُچھو توتہِ اَکھ بجے پَتھ کُن اگر بہٕ یَلہٕ اوسُس تہٕ تیٚلہِ ہیٚکہٕ بہٕ یِتھ اوٗر تُہۍ کٔرِو کٲم تانیٚتھ ما چھیڈِو تُہۍ اَتھ سۭتٮ۪ن کِہیٖنۍ تِکیازِ اگر شارٹ زیادٕ ہو زیادٕ گۄوٚ اَتھ ہیٚکہِ بیٚیہِ وُںۍ شارٹ گٔژِھتھ ہو سکتا ہے خۄدا رٔچھِنۍ سُہ ما اِمہ نار شار ما لَگہِ أمہ وَجہ سۭتۍ أمہ وَجہ سۭتۍ کٔرِو تُہۍ کٲم تُہۍ تھٲیو یہِ بنٛدٕے کٔرِتھ اَن آ اگر سُہ تہِ روزِ زیادٕ بہتر اگر تُہۍ مۄنیٖٹر نِشی ڈسکنیٚٹہٕ تھٲیو کٔرِتھ تمہِ وَجہ سۭتۍ واتہِ نہٕ یور یہِ حظ ٲں سٔرکیٚٹ کرنٹہٕ واتہِ نہٕ اوٗر تامَتھ بَرابر کیٚنٛہہ تُہۍ ہیٚکِو کٲم کٔرِتھ أسۍ چھِ دَہ بجے یِوان دُکانس پٮ۪ٹھ تۄہہِ ییِٖزو کاہ بجے ہیٚو ٲں سُہ وُچھو أسۍ ییٚتی کۭژاہ پرٛابلِم آسہِ اگر مَدربوڈ پیٚو چینٛج کَرُن تیٚلہ لَگیٚس تھوڑا ٹایمٕے کیازِ سُہ پے اسہِ بیٚکِس جاین آنناوُن اسہِ چھَنہٕ ییٚتہِ امہِ ماڈلُک چھُنہٕ اسہِ ایٚولیبٕل ییٚتہِ کیٚنٛہہ بیٚیہِ کٔرزیٚو تُہی کٲم اَمیُک اَمیُک ویرنٹی کارڈ أنزیٚو تُہۍ سۭتۍ یہِ دِمو أسۍ أنٛڈر ویرنٹی پٮ۪ٹھ ٹھیٖک کٔرِتھ نَہ نَہ نَہ نَہ سُہ ٹیٚنشن رٔٹزیٚو نہٕ تُہۍ کِہیٖنۍ کٔہٲنۍ لیبر چارج ہیٚمو نہٕ أسۍ اَتھ چھُ یہِ چھُ انٛڈر ویرنٹی وُنہِ تہٕ اَتھ چھُنہٕ کانٛہہ پرٛابلِمٕے تۄہہِ أنزیٚو یہِ دُکانس پٮ۪ٹھ أسی دِمو توہہِ یہِ سمبٲلِتھ آ کاہ بجے وٲتزیٚو تُہۍ دُکانس پٮ۪ٹھ آ ٹھیٖک ٹھیٖک